ازَ وَنہٕ بہٕ سَموسہٕ کِتھ پٲٹھ چھِ بناوان یَتھ أسۍ اردو پٲٹھۍ سموسا چھِ ونان کٲشر پٲٹھۍ چھِس سموسے ونان سارنی گوڈٕ رَٹو أسۍ مٲدٕ اوٹ تَتھ رَلاوو نون بیٚیہِ تراوو گیو چَمچہِ اکھ پَتہٕ رلاوو أسۍ سُہ بیٚیہِ تراوہوس آب یِتھہ پٲٹھۍ أسۍ ژوچہِ چھِ بناوان اوٹ مانڑان تِتھاے پٲٹھۍ چھُ اَسہِ کَرُن سۭتۍ نِمو أسۍ سوبوت دانہِ ول بٲدیان سُہ پیسو أسۍ ویٚوٹھ

تیٖتس ٹایمس کَرو أسۍ یِوتام اوٹ یَلہٕ پَہم گَژھہِ تیٖتس ٹایمس کَرو أسۍ ٲلوٕ نِمو مَٹر نِمو کَرو فراے مطلب سُو بوہ دِموکھ یُس پاکھ لَگیکھ اصل پٲٹھۍ پَتہٕ تُلو أسۍ أکس فراینگ فراینگ پینس منٛز کٲشر پٲٹھۍ وَنو تَتھ تٲو تایہِ منٛز تُلو رلاوو یہِ مسالہٕ بٲدیان چھُ دانہ ول چھُ مَٹر رَٹو ٲلوٕ یِم اَسہِ باہ دِتھ اوتامَتھ تیار کٔر زیادٕ چھنہِ تِم میٔٹۍ کَرٕن اَسہِ کہینٛہ تھوڑا میش کَروکھ أسۍ دَباوو چونچہِ سۭتۍ سۭتۍ تراووکھ چاٹ مسالہٕ نُنہٕ رَژھ تہِ ٹیسٹ انوسار یوتامَتھ یِم تھوڑا تیار گَژھن یُس اَسہِ اوٹ اوس مونڑمُت تَتھ بناوو گول گول ژۄچہِ ہِش منٛز تراووکھ یہِ اَسہِ اوتامَتھ ریڑی مسالہٕ چھُ کورمُت ٲلون تہِ مَٹرن ہُنٛد تِم کَرٕووکھ تراووکھ اَتھ مَنٛزٕ باگ کَرو سایڑس رول ییٖتس ٹایمس تراوو أسۍ کُنہِ بانس منٛز تیٖل یا گیو سُہ چھِ پَننۍ مَرضی اَسہِ یَتھ مَنٛز اَسہِ بہتر باسہِ ٹیسٹ تَلو أسۍ یوتام تِم پورٕ ریٚڑ گَژھن کرِسپی گَژھن تَکٲر گَژھن کَڑو أسۍ تَمہِ منٛز نٮ۪بر یُتھ وۄنۍ تِمن وزجار فیرِ سَموسن یِتھ پٲٹھۍ چھِ أسۍ سَموسہٕ بناواں